وعلیکُم اَسلام وَرَحمَتُ اللّہِ وَ بَرکاتُہٗ حُکُم کٔرِو جِناب آ کِرمانی جیٚنرَل سِٹور پَتھَن آ ؤِنِو حظ حُکُم کٔرِو جِناب ٹھیٖک حظ چھُ آ ٹھیٖک حظ چھُ ٹَماٹَر جوٗس تہِ چھُ مَرژٕواںٛگَن تہِ چھِ شِملا مِرِچ تہِ چھِ بٲدِیان تہِ چھُ آ سورُے حظ سورُے بَنہِ بیٚیہِ حظ کٔرِو تُہۍ کٲم تُہۍ سوٗزِو مےٚ لِسٹہٕ حظ بہ کَرٕ تۄہہِ یِم پیک بیٚیہِ آسہِ ریٖزنیبٕل ریٹ یہِ اورٕ آسہِ تَمہِ کھۄتہٕ آسہِ پانٛژھ پرٛسَنٛٹ سَستہٕ آ بہٕ سوزٕ تۄہہِ اَصٕل پٲٹھۍ ٹھیٖکھ حظ چھُ آ آ ڈِلؤری چھِ أسۍ ترٛاوان حظ وِدٕن فایِو کِلو میٖٹر چھِ أسۍ سٲنۍ ڈِلؤری آسان تَتھ چھِ کھَسان حظ پٔر کے جی پانٛژھ رۄپیہِ حظ آ یوٗتاہ وزَن کھَسہِ تٔتھۍ پانٛژھ رۄپیہِ چھُ کھَسان عَلاوٕ حظ آ آ تُہۍ حظ کٔرۍزیٚو وٹٕس ایٚپَس پیٚٹھ مےٚ کال لِسٹہٕ کٔرۍزیٚو تُہۍ سیٚنٛڈ تہٕ بہٕ تھَوٕ پیک کٔرِتھ تۄہہِ واتہِ سُہ گَرٕ اَصٕل پٲٹھۍ آ بیٚیہِ حظ چھُ یہِ بیٚیہِ آسہِ کیٚنٛہہ سامان ضروٗرت تُہۍ ؤِنۍ آ سورُے حظ جوٗس تہِ بَنہِ جوٗسٕے زٕ ترٛےٚ قٕسٕم چھِ اسہِ ایٚولیبٕل آ منٛز یِم پٮ۪پسی چھِ یہِ حظ یہِ یُس یہِ مَہارِنہِ خٲطرٕ سامان چھُ یِتہٕ چھُ ایٚولیبٕل یہِ حظ یہِ سورُے چیٖز مےٚ آ سورُے حظ بَنہِ اِنشاء اَللّہ ییٚتہِ او کے اچھا اسلام و